بہٕ ہَسا اوسُس اَرداہ وُہر ییٚلہِ بہٕ وٕچھان اوسُس پَنٕنۍ گَرِکۍ ژوٗنٛٹھۍ کٲم کَران وٲر بناوان پتہٕ ہسا اوسُس بہٕ تٔمنٕے کُن نظر تھٲیِتھ یِم کِتھۍ کٔنۍ چھِ کماوان یِم کتھۍ کٔنۍ چھِ دوہ دِوان یِمن باغن تہٕ تَمہِ سۭتۍ ہسا کُس کُس دۄہ چھُ پؠوان کر کر چھُ پؠوان دیُن کمہِ ساتہٕ چھُ پؠوان دیُن پتہٕ یُتھُے بہٕ ہسا اوسُس پران مےٚ نسا ملیو جاب تہِ کِہیٖنۍ تہٕ پتہٕ ہسا دوٚپ گرِکہِ دوٚپُکھ ژٕ کر وۄنۍ فارمِنٛگٕے ژےٚ ہسا مِلے امہِ سۭتۍ واریاہ ضروٗریات ہسا گژھِ نہٕ ژےٚ امہِ سۭتۍ پوٗرٕ بیٚیہِ حظ ون چھَس بہٕ کران یِہوے فارمِنٛگ گٔے زیادٕ تر تہٕ بیٚیہِ ہسا چھُس بہٕ یِہوے ووڑ پٲڑ کماو